اَہَن حَظ بِلکُل أسۍ چھِ وُچھان اَزٕ دُنیاہ کِتھٕ پٲٹھۍ چھِ تَبدیٖل گَژھان یعنے کہِ دُنیاہَس منٛز کیٛاہ کیٛاہ چھِ تَبدیٖلِی یِوان کِتھٕ پٲٹھۍ چھِ بَدلان یہِ سٲنِس دُنیاہَس منٛز ٹؠکنالجی آیہِ اَمہِ ٹؠکنالجی کہِ وَجَہ سٟتۍ بَدلیٛاو واریاہ سون دُنیاہ واریاہ زیادٕ بَدلیٛاو سون دُنیا یِتھٕ پٲٹھۍ زَن لَبنہٕ چھِ یِوان اِنٹَرنؠٹ آو موبایِل فون آے لؠپ ٹاپ آے یِمو بَدلوو واریاہ زیادٕ سون دُنیا تہٕ برٛونٛہہ کالہِ اوس نہٕ ییٖژاہ تَبدیٖلی یِوان وُچھنہٕ کِہیٖنٛۍ تہِ نہٕ اَز چھِ أسۍ وُچھان سون دُنیاہ چھِ واریاہ تَبدیٖل گژھان ڈیولَپ چھِ گژھان ہَر اَکھ چیٖز چھِ سانہِ خٲطرٕ آسان گژھان ہَر اکھ کٲم چھِ سانہِ خٲطرٕ آسان گژھان تہٕ یہِ سون یہِ دُنیاہ چھُ یہِ چھِ واریاہ ڈیولَپ گژھان تہٕ یہِ ڈیولَپمینٛٹ وُچھِتھ چھِ کیٚنٛہہ اَتھ نۄقصان تہِ تہٕ کیٚنٛہہ اَتھ فٲیِدٕ تہِ فٲیِدٕ چھُ یہِ زِ واریاہ چیٖزَن منٛز آیہِ آسٲنی واریاہَن کامؠن منٛز آیہِ آسٲنی نۄقصان چھُ یہِ زِ اَگر أسۍ مِثال کے طور پےَ اَکھ مِثال نِمو موبایِل فونٕچ موبایِل فونَس چھِ نۄقصان تہِ فٲیِدٕ تہِ نۄقصان چھِ یہِ اگر أسۍ موبایِل فون چھِ زِیادٕ اِستعمال کران اَسہِ چھُ أچَھن تہِ اَمہِ سٟتۍ پرٛابلِم گَژھان تہٕ کَلَس تہِ گٔیہِ ٲسۍتھٕے تہٕ بیٚیہِ چھِنہٕ أسۍ پَنٕنِس عیالَس سٟتۍ زیادٕ وقَت گُزاران کِہیٖنٛۍ تہِ نہٕ ییٚلہِ زِ أسۍ فونَس پؠٹھ چھِ آسان کٲم کران یا کیٚنٛہہ وِیٖڈیو آسان چھِ وُچھان یا فون چھِ آسان چَلاوان تہٕ اَمِکۍ کیٚنٛہہ فٲیِدٕ تہِ چھِ فٲیِدٕ چھُ یہِ زِ أسۍ چھِ اَکہِ مُلکہٕ پؠٹھ بیٚیس مُلکَس آرام سان ہؠکان کَتھ کٔرِتھ وِیڈیو کال کٔرِتھ اَکھ أکۍ سٕنٛز شَکٕل وُچھِتھ تہٕ دوٚیِم کَتھ چھِ اِمِچ فٲیِدٕ چھِ دۄیِم کہِ أسۍ چھِ پٔرِٛتھ لیٖکھِتھ ہؠکان اَمہِ فونہٕ پؠٹھ دُنیاہ چہِ خَبرٕ چھِ أسۍ ہؠکان گَرِ بِہِتھ وُچھِتھ تہٕ میچ چھُ آسان میچ وُچھنہٕ خٲطرٕ چھِنہٕ اَسہِ سِٹیڈیَم پٮ۪وان گَژُھن کیٚنٛہہ اَسہِ چھِ گَرِ بِہِتھ موبایِل فونَس پؠٹھ میچ وُچھان تہٕ یِتھَے یِتھَے پٲٹھۍ چھِ دُنیاہَس منٛز واریاہ زِیادٕ تَبدیٖلی یِوان تہٕ أسۍ چھِ وُچھان یِم تَبدیٖلی یِم یِوان چھِ دُنیاہَس منٛز تہٕ یِمو سٟتۍ چھِ سون یُس یہِ سماج چھُ سٲنۍ لوٗکھ چھِ واریاہ زِیادٕ خۄش گژھان یہِ تَبدیٖلی وُچھِتھ تہٕ أسۍ چھِ وُچھان تہٕ تَبدیٖلی واریاہ زِیادٕ یِوان یَتھ دُنیاہَس منٛز اَز ٹؠکنالوجی چھِ یا واریاہ واریاہ کامہِ چھِ واریاہ واریاہ چیٖز چھِ تہٕ أسۍ چھِ واریاہ زِیادٕ خۄش تہٕ أسۍ چھِ وُچھان تہِ یِم چیٖز